ہیلو اَلسلام علیکُم عزیر صٲب ٹھیٖک چھِوا اَصٕل پٲٹھۍ گرِ چھا سٲری ٹھیٖک کیٛاہ چھِو آز کران کیٛاہ یِہُس کیٛاہ پٕلان چھُو تُہۍ ییٖوا ہے پَرُس پَرُس ہَسا گوٚو واریاہ نۄقصان مےٚ حظ درٛاو پَرُس مالٕے کیٚنٛہہ اَتھ کیٛازِکہِ شیٖنہٕ سۭتۍ پھٕٹۍ لنٛگ ونٛگ یِم سٲری اَتھ درٛاو نہٕ پَگاہ پَرُس مالٕے کیٚنہہ یِہُس چھُ وۄنۍ سورُے تۄہی پٮ۪ٹھ آ وۄنۍ کَر یِیِو تُہۍ اَہن حظ تَمہِ دۄہ ؤنۍزیو مےٚ تَمہِ دۄہ کٔرۍزیو زٕ دۄہ مےٚ برٛونٛٹھٕے فون نہ تہٕ بہٕ تھاوٕ سیُن ویُن أنِتھ تہٕ کیٚنہہ چھُنہٕ پَرواے بیٚیہِ مٔہنِوۍ کٔژ یِیِو تُہۍ کٔژ مٔہنِوۍ یِیِو لگ بگ آ مَگر لَگس باغس کیٛاہ چھِ کَٹٲے کَرٕنۍ یِہُس یِہُس چھُ گَنٮ۪ر کَہَر کُلٮ۪ن یِم چھِ أندٕرۍ سٲری تَنراوٕنۍ کانٛہہ کانٛہہ اَسہِ چھُ کانہہ کانہہ لَنٛگ تھاوُن نہ مَگر ژوٗنٹھۍ گَژھٮ۪س نیرٕنۍ کیٛاہ یِمَن چھُ یہِ زیادٕ چھِنہ آسان یِمَن چھِ سٕکیب کھَسان زیادٕ نہ اَگر ژوٗنٹھۍ آسَن کَمٕے مَگر گٔژھۍ آسٕنۍ صاف بیٚیہِ یہِ کَنچی وَنچی ما اَنو أسۍ کینٛہہ لیٚترِ ویٚترِ ما تھاوَو أسۍ أنِتھ کِنہٕ تُہۍ أنِو پانسٕے سۭتۍ اَچھا وۄنۍ چھُو ؤنِتھ ہہ تَمہِ دۄہ ؤنِو سا

اَہن حظ اَہن حظ اَہن حظ تَمیُک مَہ بٔرِو تُہۍ ٹٮ۪نشَنٕے تَمیُک مَہ بٔرِو تُہۍ ٹٮ۪نشَنٕے تُہۍ اَچھا دۄہَس کوٗتاہ کیٛاہ رٔٹِو تُہۍ دۄہَس اَہن حظ ہے سُہ گژھِ زیادٕ کیٛاہ سا رووُے أسۍ ہے پنٛنی چھِو وۄنۍ پانَسٕے چھو تۄہہِ پَیی تہٕ تویتہِ اَہن حظ پَتہٕ تہِ پَتہٕ کٔرِو کینٛہہ اَسے ہُپٲرۍ تہِ گٔے خَتَم ژوٗنٹھۍ نہ چھِ اَسہِ نیران کِہینۍ وۄںۍ تویتہِ نہ سا پَتہٕ تُہے پنٛنی چھِو مےٚ اَوَے کوٚر مےٚ تۄہہِ فون تیٚلی چھِسو ہر ؤریہِ فون کران کیٛاہ کرو تہٕ مَگر تھٲیزیو خاص خاص خیال تھٲیزیو تاکہِ اُمید چھِ یِہُس تۄہی یوت پٮ۪ٹھ اُمیٖد چھِ تۄہی پٮ۪ٹھ یِہُس اچھا تُلِو تَمہِ دۄہ کٔرۍزیو تُہۍ زٕ دۄہ برٛونٛٹھ فون تہٕ أسۍ تھاوَو تیٚلہِ تَیٲری وَیٲری کٔرِتھ آ تُلِو حظ بِہو تیٚلہِ خۄدایَس حَوالہٕ ہہ